اکھ بہہ کُنوُہ شیٚتھ نَمَتھ پانٛژھ ترٛےٚ زٕ ساس ٲٹھ ژور پانٛژھ زٕ ساس شےٚ سَتھ ٲٹھ زٕ ساس ترٛۆوُہ نَو دَہ زٕ ساس بہہ